اسلامُ علیکُم اَسہِ چھِ کِچنَس مَنٛز واریاہ یِم اِلیٚکٹرونِک یِم زَن بِجلی پیٹھ چَلان چھِ چیٖز زَن چھُ ہیٖٹَر چھُ بیٚیہِ چھُ مِکسَر چھُ مِکسَر گراینڈَر چھُ اووٕن چھِ بیٚیہِ چھِ کیٚٹَل چھےٚ یِم سٲری چیٖز واریاہ چیٖز چھِ یِم ییٚمہِ سۭتۍ أسۍ یوٗز یِم أسۍ أزکِس زَمانَس مَنٛز أزکِس وَقتَس مَنٛز اِستعمال چھِ کَران پرٛون کالہِ وَقتہٕ اوس نہٕ ییٖژ آسان سُہولیت تہِ کینٛہہ پرون کالہِ وَقتہٕ اوس دان اوس آسان زِیُن ٲسۍ زالان اَدے ٲسۍ رَنان بَتہٕ مگر آز چھُ رایس کُکَر اگر اَسہِ رایس کُکرَس مَنٛز تھوو بَتہٕ اوٗرۍ لٲگِتھ تہِ یہِ گَژھِ پانے تَیار اوٗر تہٕ گوٚو تَیار تَفریٖک چھُنہٕ وۄتھان کینٛہہ وَنۍ چھُ اَسہِ اتھ تھوو زِ نَظَر نَظَر نَظَر نَظَر نَظَر نَظَر دِوان یُتھ یہِ اتھ گریٚکھ مہَ آیَس ہہُ مہَ گوس یہِ چھُ پانے تَیار گَژھان نہَ چھُ دَزان تہٕ نہَ چھُ کَران کینٛہہ تہٕ امہِ سۭتۍ تہِ گٔے اَسہِ سہوٗلیت اِتھے کٔنٮ۪تھ چھُ مِکسَر وِکسَر اوٚتانۍ ٲسۍ أسۍ نیامٮ۪ن مَنٛز ژِیوٚٹ اوس آسان کینٛہہ بَناوُن نیامن مَنٛز ٲسۍ ژیٹان یِمَن ژیوٚٹ ویوٚٹ تہٕ اَدٕ ٲسۍ سُہ ژیوٚٹ ویوٚٹ بَناوان آز چھِ مِکسَر گراینڈر سی مَنٛز کَران یا مٔنٛڈِس پیٹھ ٲسۍ ماز ٲسۍ دَگُن آسان تہٕ ماز ٲسۍ دَگان مٔنٛڈٕس پیٹھ ٲسۍ دَگان مگر آز چھُ گراینڈَر تہٕ کَران چھِ تَتھ مَنٛز جوٗس اوس آسان بَناوُن تہٕ اَتھٕ سۭتۍ اوس پیٚوان رَس کَڑُن تمن سَنٛگتَرَس وَنٛگتَرَس آز چھ جوٗسَر ووٗسَر تمہِ سۭتۍ چھُ گَژھان واریاہ زیادٕ آرام اتھے کٔنۍ چھ گیس ویس اوٚوٕن چھُ اوٚوٕن چھُ أسۍ چھِ یِمے پِزا وِزا قِصہٕ آز بَناوان چھِ سِیُن چھ وٕشناوُن باقٕے چیٖز چھِ بَناوٕنۍ پِزا چھِ بَناوٕنۍ ژوٚٹ چھِ بَناوٕنۍ بیکری چھِ بَناوٕنۍ کانٛدَر ژوٚٹ چھِ کینٛہہ چھِ بَناوٕنۍ گِرِل چھُ کَرُن کانٛہہ چیٖز یا تَوُن وَوُن چھُ سورُے چھُ یِوان أتھۍٕ مَنٛزٕے کَرنہٕ تہٕ آرام گوٚو سیٚٹھاہ سیٚٹھاہ آرام گوٚو